یِتھُے أسۍ اوپُن واٹرس منٛز سُوِمِنگ چھِ کران تَتھ منٛز چھِ اَسہِ واریاہ پرٛیکاشنٕز آسان نِنۍ أسۍ چھِ تَتھ منٛز چھِ آسان واریاہ سِلِپری چھِ سُہ آسان تَتھ منٛز چھِ آسان ایلگے چھُ آسان بیٚیہِ یہِ چھُنہٕ آسان پاے کہیٖنۍ سٹرانگ فٔلو کر یی اس لیے چھُنہٕ آسان اوپُن واٹر باڈیٖزن منٛز سُویمِنگ کَرٕنۍ کِہینۍ کیوں کہِ تَتھ منٛز چھِ واریاہ زیادٕ خطرٕ آسان اَگر اِنسان سرٛان کرِ تتھ منٛز کُنی ساتہٕ چھنہٕ پاے لگان کہِ آب کر ہٮ۪کہِ واریاہ زیادٕ ٲسِتھ یا تَتھ منٛز کیُتھ کیٚوم آسہِ تَمہِ سۭتۍ ہٮ۪کہِ پَنٕنِس پانَس نۄقصان وٲتِتھ بیٚیہِ چھُنہٕ اِتہِ پاے کِہینۍ نہٕ یِتھُے أسۍ تَتھ منٛز سرٛان چھِ کران سُہ چھُ آسان واریاہ زیادٕ سِلپری کُنہِ ساتہٕ ہٮ۪کہِ اِنسانَس لَتھ ژٕلتھ تہٕ اِنسان اِنسان سٕنٛز جان تہِ ہٮ۪کہِ اَتھ منٛزگٔژتھ واریاہَن ہٕنز جان تہِ چھِ گٔمٕژ اَتھ منٛز بیٚیہِ چھُ اَتھ سٔٹرانگ فٔلو آسان کیوں کہِ اَسہِ چھِنہٕ پاے کر آسہِ آب کم کر آسہِ آب زیادٕ سُہ چھُنہٕ اَسہِ پٮ۪ٹھ ڈِپینڈ کِہینۍ سُہ چھُ سُہ چھُ نیچرل آسان سُہ چھُ پانے یِوان اَسہِ چھنہٕ پاے لگان تَمیُک کِہینۍ أسۍ چھِ یژھان ہر کٲنسہِ پَزِ پَنُن احتِیات پانٕے کَرُن کَتین پَزِ کَتین پَزِ اِنسانَس یہِ کَرُن کَتین پَزِ نہٕ کَرُن کیوں کہِ یہِ چھِ واریاہ زیادٕ رِسک آسان اَسہِ پَزِ نہٕ یٖژھ بٔڑ رِسک تُلٕنۍ کِہینۍ